بہٕ چھَس پَنٕنہِ شریکے حیات پَنٕنٮ۪ن گرِ کٮ۪ن سۭتۍ یژھان اورٕ یور چکرَس گژھُن گۄڈٕنیُک شوق چھُ مےٚ باسان سعودی عربِیہ مکہ ہَس منٛز دوٚیُم شوق چھُ مےٚ ییٚلہِ بہٕ خانٛدر کَرٕ تَمہِ پَتہٕ گژھٕ بہٕ گژھُن پَنٕنہِ شریٖکے حیات سۭتۍ کُنہِ فارِن سٹی منٛز مطلب سۄ یا سوئٹزرلینڈ ٲسۍ تن پولینڈ ٲسۍ تن پولینڈ چھُ مےٚ پسنٛد کیازِ تَتہِ چھٕ گُرۍ رَچھن گُرۍ چھٕ مےٚ واریاہ زیادٕ پسنٛد جانوَر تور چھُس بہٕ یژھان گژھُن بہٕ چھُس یژھان پَنٕنہِ مطلب یُس مےٚ شریٖکے حیات آسہِ تٔمِس دِمہٕ بہٕ مطلب واریاہ اکھ کولٹی ٹایم کرٕ بہٕ تٔمِس سۭتۍ سِپینٛڈ پَنٕنہِ زنٛدگی مُتعلِق کرو أسۍ ڈِسکس کہِ فٔردر سٲنہِ زنٛدگی منٛز کیاہ کرو أسۍ کِتھ پٲٹھۍ مطلب سٲنۍ شُرۍ تِمن پرؤرِش کمہِ آیہِ کَرو کمہِ ساتہٕ کُس چیٖزٕچ پٔلینِنگ کرو سون گرٕ کمہِ آیہِ گژھِ آسُن سانٮ۪ن شُرٮ۪ن ہٕنٛز تربِیت کِژھ گژھٕ آسٕنۍ یِم چیٖز چھُس بہٕ یژھان گۄڈٕنِکی پٮ۪ٹھ پَنٕنہِ خانٛدارنہِ سۭتۍ ڈِسکس کَرُن تہٕ بیٚیہِ چھُ مےٚ ساروی کھۄتہٕ بوٚڑ شوق بہٕ کرہا مول موج کرناوَن بہٕ حج تہٕ یِہوے چھُ ساروی کھۄتہٕ بوٚڑ عظمت